ٹیکنیٖکٕس یِم اگر أسۍ وٕچھو گۄڈٕنیٚتھٕے یِم أسۍ کیمِکل چھِ کران یوٗز مطلب دوا ووا چھِ کران یوٗز باغَن خٲطرٕ میانہِ حِساب چھِنہٕ تِم تیٖتۍ ٹھیٖک روزان کینٛہہ اگر أسۍ وٕچھو یوٗتاہ تِمن فٲیِدٕ چھُ تَمہِ کھۄتہٕ زیادٕ چھُ تِمن نۄقصان تہِ امہِ کھۄتہٕ تِم اسہِ گَرِ گُپنن ہُِند گُہہ چھُ آسان سُہ تہِ چھُ آرگیٚنِک ویسٹہٕ آسان سُہ اگرأسۍ یِمن ترٛاوو گَرِ چھ بیٚیہِ کانٛہہ آرگینِک ویسٹہٕ نیران سُہ ترٛاوو یِمَن یِم تَمہِ سۭتۍ چھِ پُرٚوڈَکشن ہُران تہِ بیٚیہِ چھُ تَمیُک سایِڈ اِفیٚکٹہٕ کٕہٕنۍ بیاکھ کیاہ وٕچھو أسۍ بیاکھ وٕچھو أسۍ فار ایٚکزامپٕل أسۍ چھِ أکِس زٔمیٖنَس پٮ۪ٹھ مَکٲے وومٕژ اگر أسۍ اکہِ ؤرۍ یہِ وُچھ اَتھ درٛاے نہٕ مَکاے ہِنٛز پُرٛوڈِکشن اَصٕل کینٛہہ بیٚیہِ ؤرۍ یہٕ کَرو أسۍ اَتھ پٮ۪ٹھ بدل کُنہِ چیٖزٕچ کَلٹِویشن ییٚلہِ أسۍ وٕچھو ییٚمہِ سۭتۍ گَژھِ زٔمیٖنَس زٔمیٖنُک ہُہ لَگہِ اَسہِ پتہ یہِ کِژھ اَصٕل چھِ یہِ کۭژاہ فٕٹایِل زٔمیٖن چھِ أسۍ کَرو اَتھ کرٛاپ چیٚنٛج بیٚیہِ کَرو أسۍ تِتھۍ کرٛاپ اِنٹرٛڈیوٗس یَتھ پَننٮ۪ن باغَن منٛز یِم واریاہ کم محنت آسہِ یِمن لگان مطلب رِسورسٕز آسن تِم واریاہ کَم نِوان مگر پرٛوڈَکشن آسن تِم واریاہ اَصٕل دِوان